بہٕ ہسا اوسُس زٕ ساس تہٕ وُہَس منٛز ٹیٚنٛتھس پران تمہ تَمہِ دۄہ ہسا درٛایہِ سکالرشِپ فارم بہٕ ہسا گوس سکالرشِپ فارم برنہِ مےٚ بوٚر سکالرشپ فارم کیٚنٛہہ ٹایم گٔژھِتھ ہسا آیہِ مےٚ میسیج ژےٚ نہ حظ چھےٚ انسٹیوٗشن ویرفِکیشن گٔمٕژ سکالرشِپَس کیٚنٛہہ پَتہٕ گوس بہٕ سَرس أکِس نِش پَنٕنِس سکوٗلَس منٛز تَتہِ دوٚپ مےٚ تٔمِس مےٚ چھِ یِتھ پٲٹھٮ۪ن دلیل دٔلیٖل گٔمٕژ یَتھ سکالرشِپ فارمس تہٕ تٔمۍ دوٚپ پَتہٕ سَرن کیٚنٛہہ چھُ نہٕ گوٚبُر پرواے بہٕ دِمہٕ اتھ پَتہٕ پانے نظر ترٛےٚ دۄہ باد ہسا کٔر مےٚ سَرن کال دوپُن ژٕ یہِ یوٗرۍ بہٕ دِمہٕ اَتھ پانے نظر اَتھ کیاہ دٔلیل چھِ پَتہٕ ییٚلہِ آو پتہٕ ییٚلہِ بہٕ تور گوٚوُس تٔمۍ دِژ تَتھ نَظر دوپُن ژےٚ ہسا چھُی اَتھ آدھار کارڈَس تھوڑا ویرفِکیشن کَرٕنۍ تہٕ ژٕ گژھ سا تٲصیٖلَس پٮ۪ٹھ پَتہٕ گوس بہٕ تٲصیٖلَس پٮ۪ٹھ مےٚ ہسا کوٚر سُہ پَتہٕ ٹھیٖک تَمہِ پَتہٕ ہسا کٔر مےٚ سکالرشِپ فارم گٔیے مےٚ انسٹیوٗشن لیولہٕ پٮ۪ٹھ ویرفاے تَمہِ پَتہٕ کیٚنٛہہ باد کینٛہہ کال باد ہسا گوس بہٕ پَتہٕ بیٚیہِ گٔیہِ دہ بہہ دۄہ تمہِ پَتہٕ ہسا تٔر مےٚ سکالرشِپ